ہٮ۪لو ٲ میں مےٚ اوس اوٚبَر اکھ کَرٕنۍ پانَس خٲطرٕ مےٚ چھِ مگر واتُن جلدی آ یہِ گژھِ مےٚ چھِ مےٚ چھِ واتُن لالچوک تام آ مےٚ چھِ واتُن لالچوک تام مگر مہربٲنی کٔرِتھ مےٚ گژھِ مطلب واریاہ زیادٕ واریاہ زیادٕ جلدی مےٚ چھےٚ مجبوٗری بہٕ گژھٕ جلدی واتُن ڈرٛایوَر گژھِ واریاہ جلدی واتُن مہربٲنی آ واریاہ زیادٕ جلدی گژِھ واتُن